گۄڈٕنیٹھ اوس اکھ یہِ اوس یِم زَنہِ آسہٕ زَنین اوس نہٕ یِوان پرنہٕ دِن کِہینۍ نہٕ برونہہ کالہِ اوس نہٕ زَنین دِوان زیادٕ پرنہٕ کیٚنہہ تٕمن ٲسۍ وَنان زَنین چھُنہٕ پَرُن ضروٗری کِہینۍ نہٕ زَنین چھُ گرٕ کٲم کَرٕنۍ وقتا وقتا آو أزکِس دورَس منٛز زَنین ہاسا لوگُکھ یہِ پَنُن یہِ دِنہٕ حٔقوٗق دِنہٕ زَنین زَنہِ ہسا لاجین پَرنَس منٛز برونہہ گژھن لُکَن یہِ سَمج حظ زَنہِ ہنز تعلیٖم تہِ چھےٚ ضروٗری زَنہِ ہنز تعلیٖم چھےٚ نہٕ اَکے گرِچ تعلیٖم کیٚنہہ زَنہٕ ہٕنٛز تعلیٖم چھےٚ دون گرَن ہنز تعلیٖم بیٚیہِ چھُ بَچن ہُند مستَقبِل زَنہِ ہِندۍ تعلیٖم منٛز ہن زَنہِ ہنز تعلیٖم تہِ چھِ ضروٗری تہٕ أزکِس دورَس منٛز زانہِ آیہِ تعلیٖم دِتھ زٔنۍ تہِ چھےٚ ہٮ۪کان پٔرِتھ بیٚیہِ اوس نہٕ زَنین یِوان نوکری ووکری دِنہٕ کرنہٕ کِہینۍ مَگر وۄنۍ آز کیاہ چھُ گژھان یِم یِم رواج رَسٔم یِم کٔرِکھ ختٔم آز چھِ زٔنۍ ہٮ۪کان آز چھِ زٔنۍ ہٮ۪کان پانہٕ زیٖنِتھ پانہٕ پَنٕنین زَنگَن پٮ۪ٹھ کھڑا گٔژھِتھ سُہ چھےٚ نہٕ روزان کٲنسہِ ییٚمِس پٮ۪ٹھ بوج کِہینۍ اَگر مٲلِس ٲس کوٗر زیوان پَتہٕ اوس تِمَن وَنان أمِس چھُ بوے یہِ چھِ نَکھٕ والٕںۍ ہُہ مَگر وقت آو سُہ تہِ کورِ لوٚگ پانہٕ پَرُن سۄ چھےٚ پَنُن پان ہٮ۪کان وونۍ پانہٕ تُلِتھ پَنٕنۍ خرچہٕ پَکناوان پَنُن پان نَکھٕ وٲلِتھ ییٚلہِ سۄ تعیٖلم چھےٚ حٲصِل کینہہ بَنان چھےٚ کیٚنہہ حٲصِل چھےٚ کران بیاکھ اکھ اوس یِوان یا یِم ٲسۍ یِوان فرق ٲسۍ یِوان کرنہٕ زٲژَن منٛز زٲژٕ ٲسۍ یِوان یا کانہہ آسہِ ہا کانہہ زٲژ یا گَنایی زٲژ ٲسۍ آسان یا حجام زٲژ ٲس آسان یِمن ٲسۍ یِوان بیٚیہِ کہِ نَظرِ وٕچھنہٕ یِمَن اوس یِوان نِچہِ نظرِ وٕچھنہٕ مَگر وارٕ وارٕ لوگُن یہِ خَتٔم گژھُن آز چھُنہٕ آمُت زٲژَن پٮ۪ٹھ زیادٕ دِوان کہِ یِمَن سۭتۍ ٲسۍ یِوان رِشتہٕ دِنہٕ اکھ بدل کانہہ زٲژ یُس میٖر زات باقی کانہہ زٲژ یِم ٲسۍ نہٕ یِمن سۭتۍ رِشتہٕ کران کیٚنہہ یِم ٲسۍ پَنُن پان سَمجان بوٚڑ ہُمن ٲسۍ سَمجان نِچہِ نظرِ ہُمَن زٲژَن مَگر وۄنۍ لوگُن سُہ وارٕ وارٕ خَتم گژھُن آز چھُنہٕ یِم فرق وَرق یِوان کِہینۍ یُس یہِ زٲژ پٮ۪ٹھ یُس چھُ فرق یِوان سۄ لٲجٕنۍ وارٕ وارٕ خَتٔم گژھنۍ اکھ لٲجٕنۍ یہِ تہِ خَتم گژھٕنۍ بیٚیہِ لاجہِ یہِ زنین تہِ پَنُن یہِ دِنہٕ حَقوٗق زَنین دیُن زنین منٛز یُس فرق اوس یِوان کرنہٕ زٔنۍ ہٮ۪کہِ نہٕ نوکری کٔرِتھ کیٚنہہ زٔنۍ ہٮ۪کہِ نہٕ پٔرِتھ کِہینۍ یہِ چھُ غلط وارٕ وارٕ لوگُن یِم خَتٔم گژھنہِ آز چھُ ہٮ۪کان اکھ زٔنۍ پانہٕ پٔرِتھ پَنٕنین زَنگَن پٮ۪ٹھ چھُ ہٮ۪کان کھڑا گٔژھِتھ پانہٕ حٲصِل کٔرِتھ